وٕنۍکٮ۪س چھِ اکثر بیشتَر اِنسان پَنُن وقت یِمنٕے موبایلَن پٮ۪ٹھٕے گُزاران اگر وۄنۍ دَپو کٕم سا اٮ۪پلِکیشنہٕ چھِ وٕنۍکٮ۪ن زیادٕتَر اِنسان استعمال کَران وِنۍکٮ۪ن چھِ الگ الگ اِنسان الگ الگ اٮ۪پلِکیشنہٕ استعمال کَران مگر اَکھ عام اٮ۪پلِکیشن یِم زَن لگ بگ سٲری اِنسان چھِ چَلاوان بیٚیہِ واریاہ زیادٕ سُہ باسے مےٚ یوٗٹیوٗب یوٗٹیوٗب چھُ وٕنۍکٮ۪ن لگ بگ پرٛٮ۪تھ کانٛہہ اِنسان دۄہَس منٛز دۄن ڈایَن گنٹَن چَلاوان یُس زَن مطلب لٔگۍ تھٕے چھِ ڈاے گنٹہٕ یوٗٹیوٗبَس پٮ۪ٹھ اِنسانَس پرٛٮ۪تھ کانٛہہ اِنسان یوٗٹیوٗبَس پٮ۪ٹھٕے آسان بیٚیہِ تہِ چھِ باقٕے اٮ۪پلِکیشنہٕ تہِ چھِ مِثال کے طور پَر فیس بُک چھُ سُہ تہِ گوٚو ٲسۍتٕے وَٹسیپَس پٮ۪ٹھ تہِ چھِ اِنسان آسان دۄہ کٮ۪ن ژورَن پٲ ژۄوُہ ہَنٕے پٔہرَن چھُ آسان وَٹسیپَس پٮ۪ٹھ فیس بُکَس پٮ۪ٹھ وَٹسیپَس پٮ۪ٹھ یِتھَے پٲٹھۍ گٔے بیٛاکھ بَلاے وَنہِ یہِ اِنَسٹاگرٛام اِنَسٹاگرٛامَس پٮ۪ٹھ تہِ چھِنہٕ خلق پَتھ بیٚہوان تَتہِ تہِ گٔے لٔگۍ تھٕے گوٗگٕل سُہ گوٚو لٔگۍ تھٕے چیٹ جی ٹی پی سُہ تہِ گٔیو لٔگۍ تھٕے ٹُویٖٹَر سُہ تہِ گوٚو ٲسۍ تھٕے گوٚگٕل گوٚو دۄہَس منٛزٕ نہٕ کِہیٖنۍ اِنسان چھُ گوٗگٕل دَہہِ لَٹہِ کَران ییٚلہِ نہٕ کِہیٖنۍ کَرِ یا میپ چھُ گوٗگٕل میپ سُہ تہِ چھُ واریاہ زیادٕ استعمال کَران یِتھَے پٲٹھۍ چھِ باقٕے تہِ یِم زَن واریاہ زیادٕ استعمال چھِ کَران یِم چھِ تِم اٮ۪پلِکیشنہٕ یِم زَن مطلب اَز چھِ تِم اٮ۪ڈِٹِنٛگ اٮ۪پلِکیشنہٕ یِوان مثال کے طور پَر اَکھ چھُ سُہ یِوان کیٛاہ چھِ تَتھ وَنان واریاہ اَصٕل یہِ نٮ۪ٹ فِلِکٕس چھِ وٕچھان ہاٹ سٹار چھِ وٕچھان یِتھَے پٲٹھۍ چھِ سِٹرٛیٖم اِنڈیا سٹرٛیٖم لایِو سُہ چھِ وٕچھان یا سپوٹٕس چھُ کَران فالو تَتھ پٮ۪ٹھ چھِ آسان وٕچھان لگ بگ چھُ پرٛٮ۪تھ کانٛہہ دِوان اَتھ گںٹہٕ زٕ زٕ ترٛےٚ ترٛےٚ دۄہَس منٛز وٕچھتہٕ یہِ فِکرِ پریشٲنی بغٲر مگر ییٚمہِ سۭتۍ گوٚو واریاہ زیادٕ نۄقصان نۄقصان گٔے اِنسان سٕنٛدِس صحتَس پٮ۪ٹھ پیو موٚکُر اثرات اَمِکۍ أچھِ گٔے خلقَن ہِنٛز خراب ریڈیشَنو سۭتۍ گٔے دٮ۪ماغ خراب دود چھُ کَران کَلہٕ دٲدۍ چھِ کَران باڈی گٔے ریڈیشنو سۭتۍ تباہ اور اِنسان چھُ لیزی گوٚو اِنسان کھیل کوٗد اوس کَران وۄنۍ چھُنہٕ تِتہِ کَرنٕے وۄنۍ چھِ فونَس پٮ۪ٹھٕے آسان بِہِتھ گوٚو سُہ فیملی منٛز اوس آسان گَرِکٮ۪ن منٛز اوس آسان دَہَن بٲژَن سۭتۍ اوس کَتھ باتھ کَرَن اورٕچ یورٕچ دٔلیٖل وَنان وۄنۍ چھُنہٕ تِتہِ کِہیٖنۍ سُہ کالِٹی یُس زَن رُت وقت اوس آسان گُزاران چاہے سُہ پتہٕ فیملی سۭتۍ یا باقٕیَن سۭتۍ سُہ گوٚو ختم سُہ روٗد نہٕ کِہیٖنۍ تہِ